یۄس مےٚ موٗوی واریاہ پَسنٛد چھِ یِوان سۄ ہَسا چھِ تھرٛی ایٖڈِیَٹٕس تَتھ منٛز چھُ مےٚ چوٚتُر تہٕ آمِر خانُن سِٹایِل واریاہ پَسنٛد یِوان بیٚیہِ سُہ فرحان نایٹریٚٹ ییٚمِس وَنان چھِ فرحان نایٹریٚٹ سُنٛد سِٹایل چھُ واریاہ خۄش مےٚ گَژھان مٔنٛزۍ ہَسا چھُس بہٕ تہِ تِہنٛدۍ تِم ڈایلاگ وَنان بہٕ تہِ ہَسا چھُس تِم سُہ آوُٹ فِٹ بَناوان